اَسَلامُ علیکُم مےٚ حظ چھِ ناو فاضلہ بہٕ حظ وَن میٛانہِ فیملی منٛز حظ چھِ أسۍ سٲلِم فیملی مٮ۪مبر یِمَن حظ گاڈنِنٛگ ہُنٛد شوق چھِ أسۍ حظ چھِ اِنٛٹرٛسٹ سان دِلچسپی سان گاڈنِنٛگ کَران تِکیٛازِ کہِ اَمہِ سۭتۍ حظ چھِ اِنسان سُنٛد ٹایِم اَصٕل جایہِ صَرَف گژھان بیٚیہِ حظ چھِ اَمہِ گاڈنِنٛگ سۭتۍ اِنسانَس پَنُن صحت تہِ ٹھیٖک روزان میٛٲنِس گَرَس منٛز حظ چھِ میون بوے مول بیٚنہِ موج بہٕ تہِ أسۍ حظ چھِ گاڈنِنٛگ کَران أسۍ حظ چھِ واریاہَن قٕسمَن ہٕنٛدۍ گَرَس منٛز پوش وۄپداوان تَمہِ سۭتۍ حظ چھِ سون مکان واریاہ زیادٕ خوٗبصوٗرت باسان مےٚ حظ چھِ واریاہ خوشی گژھان کہِ بیٚیہِ چھِ میٛٲنۍ پیرَنٛٹٕس اَتھ منٛز پَنُن ٹایِم صَرَف